مےٚ چھِ لَگ بَگ سارے یِمہِ گاڈٕ چھِ مےٚ چھِ سارے یِم فِشِز پَسنٛد اور مےٚ چھِ زیادٕ تر یِم رینبو گاڈ یِم چھِ تِمَے چھِ مےٚ زیادٕ تَر پَسنٛد یِم گاڈٕ ییٚمہِ ساتہٕ یِم لُکھ چھِ یِم چھِ وارِیاہو طٔریقو یِمَن رَنان یۄس یہِ گاڈ چھِ یہِ چھِ وارِیاہ زیادٕ مَزٕ دار بَنان ییٚمہِ ساتہِ یہِ رَنان چھِ اَتھ چھِ وارِیاہ مَثالہٕ ٲسۍ تَراوان اور یہِ چھِ وارِیاہ زیادٕ لٔزیز آسان یہِ چھِ وارِیاہ زیادٕ پَتہِ مَزٕدار آسان اور یُس ہَسا یہِ گاڈ چھِ ییٚتہِ چھِ وارِیاہو اَگَر أسۍ وُچھو کٔشیرِ منٛز چھِ وارِیاہو قٕسمٕچ گاڈٕ اور یِمَن یِم گاڈٕ چھِ آسَن یِمَن چھ اَکھ بیٚنِفِٹ آسان یِمَن سۭتۍ چھِ دَپان یۄس ٲچھَن ہنٛز لایِٹ چھ سۄ چھِ یِموٕے گاڈو سۭتۍ آسان یِم چھِ وارِیاہ زیادٕ تاقہِ اَگَرے اِنسانَس کَمزوٗری چھِ آسان ٲچھَن ہنٛز لایِٹ کَم آسان ییٚتہِ یِم ڈاکٹَر چھِ تِم چھِ کَران زیادٕ پرٮ۪فَر لُکَن تُہۍ کھیٚیو ہَسا یِمَے گاڈٕ ییٚمہِ سۭتۍ تُہنٛز باڈی سِٹرانگ بَنہِ وارِیاہ اَصٕل اَوَے موٗجوٗب چھِ ییٚتٕکۍ لُکھ زیادٕ تَر یِمَے گَاڈٕ کھیٚنۍ پَسنٛد کَران